پانٛژن ہِندوستان کٮ۪ن سٹیٹن ہُنٛد ناو چُھ گۄڈٕنیُک گوٚو بِہار دوٚیِم گوٚو گُوا ترٛیٚیِم گوٚو گُجرات ژوٗرِم گوٚو ہریانہ پونٛژِم گوٚو ہِماچل پردیش